اَسلامُ علیکُم آ فرمٲیتو آ آ جِناب اَیر ٹِکَٹا کَتہِ پٮ۪ٹھ اَکھ مِنٛٹ روٗزیوٗ تُہۍ یِتھَے پٲٹھۍ بہٕ کَرٕ چک سرینگر ٹُہ مُمبَے آ جِناب ریٹ کیٛاہ سا گژھِ پانٛژٕوَنٛزاہ شتھ سرینَگر ٹُہ ممبے اَگر تُہۍ ٲٹھ ٲٹھ اکٹوٗبر گٔژھِو تَمہِ دۄہ آسہِ پانٛژتٕرٛہ شتھ آ آ ترٛیٚیِمہِ آ فاینل چھُ مانژٕ پانٛژونٛزاہ شَتھ تہٕ وۄنۍ چھِ أسۍ رۄپیس زٕ ہتھ زٮ۪نان تِم گٔے ژے تُرٛوَنٛزاہ شَتھ گژھِ

چلو چلو ٹھیٖک چھُ